یُتھُے یُتھُے أسۍ گُپَن رَچھان چھِ أکِس فارمَرَس چھِ کٲم کَرٕنۍ اَکھ فارمَرَس چھِ گۄڈٕ پوٗرٕ جاے أمۍ سٕنٛز وٕچھِنۍ یہِ جاناوار کَتٮ۪ن تھاوون أسۍ جاے گٔژھ تھٔوِ یِتھ کِنۍ اِنسانَس جاے ضٔروٗری چھِ روزنہٕ خٲطرٕ اِتھَے کٔنۍ گٔژھ اِمَن جاناوَارَن تہِ جاے آسٕنۍ واریاہ اَصٕل تاکہِ ییٚتٮ۪ن یِم اَصٕل پٲٹھۍ پانہٕ بِہِتھ ہٮ۪کَن ییٚتٮ۪ن یِمَن آرام آسہِ یہِ گُپنہٕ یہِ جاناوار ہٮ۪کون نہٕ أسۍ تھٲوِتھ تاپَس کینٛہہ یا تۭرِ منٛز ہٮ۪کون نہٕ تھاوِتھ کینٛہہ یا سَمرَس منٛز چھِ آسان واریاہ گَرَم یِم ہٮ۪کو نہٕ أسۍ گَرمَس منٛز تھٲوِتھ کِہیٖنۍ کیٛازِکہِ یِمَن تہِ چھُ عزاب گژھان یا یِتھ کٔنۍ یَتھ وَنٛدَس منٛز چھِ واریاہ تۭر آسان اِہِنٛدِ خٲطرٕ چھُ اَسہِ شَلٹَر ضٔروٗری پٮ۪وان بَناوُن

یا تَتہِ چھِ أسۍ تَتہِ چھِ اَسہِ پٮ۪وان تھاوٕنۍ صاف صفٲیی تاکہِ یِمَن گُپنَن گٔژھ نہٕ بٮ۪مٲرۍ لارٕنۍ یِمَن جاناوَارَن گٔژھ نہٕ بٮ۪مٲرۍ کانٛہہ لارٕنۍ کِہیٖنۍ یا یِم چھِ تِم چھِ کَوڈَنٛگ کَران تِم چھِ گُہہ کَران ٹھیٖک چھا تِم چھِ پِشاب کَران تَتھ تَتھ چھِ صفٲیی تھاوٕنۍ تِمَن چھُ وقتہٕ وقتہٕ وِزِ خیال تھاوُن گُپنَس منٛز مہ چھُ کانٛہہ بٮ۪مٲرۍ گُپنَس منٛز مہ چھِ کانٛہہ پریشٲنی تَتھ سُہ چَکَپ چھِ أسۍ ضٔروٗری پٮ۪وان کَرُن دٔیِم چیٖز یِتھ کٔنۍ اِنسانَس یِتھ کٔنۍ اِنسانَس یہِ شَلٹَر ضٔروٗری چھِ روزنٕچ جاے ضٔروٗری چھِ یِتھَے کٔنۍ چھِ أکِس جاناوَارَس تہِ یہِ روزنٕچ جاے ضٔروٗری یہِ جاناوَار سٕنٛز ذِمہٕ دٲری چھِ گَرٕ منٛزٕ یا آ گَرٕ منٛزٕ اَکھ نفر نِوان تاکہِ أمِس چھُ آسان پوٗرٕ یِمَن جاناوَارَن ہِنٛز خبر یہِ کِتھ کٔنۍ خَرِ یِمَن مٮ۪نٹین یہِ کِتھ کٔنۍ تھاوِ یِہُنٛد شَلٹَر صاف یہِ کِتھ کٔنۍ تھاوِ یِہٕنٛز مطلب اَتھ شَلٹَرَس منٛز وٮ۪نٹِلیشَن کِتھ کٔنۍ تھاوِ یہِ یا گَرمہٕ وِزِ گَرمہٕ وِزِ ییٚلہِ یِمَن زیادٕ گَرَم آسہِ یِمَن جاناوَارَن گوٚژھ نہٕ عزاب گژھُن کِہیٖنۍ اَتہِ کِتھ کٔنۍ روزِ ہَوا اَپور یَپور تَران تاکہِ امہِ سۭتۍ روزِ نہٕ اَتھ أمِس گُپنَس روزِ نہٕ سٹرٛس کِہیٖنۍ أمِس گژھِ نہٕ گَرم کِہیٖنۍ أمِس روزِ نہٕ پَریشٲنی کٕہٕنۍ یِتھَے کٔنۍ ییٚلہِ وِنٹَر واتہِ یا وَنٛدٕ چھُ اَسہِ واتان یَپٲرۍ کشمیٖرَس منٛز چھُ وَنٛدٕ آسان واریاہ خطرناک یا باقٕیَن سٹیٹَن منٛز چھِ آسان وَنٛدٕ واریاہ خطرناک تٔمۍ سُہ وَنٛدٕ سُہ وقت گُزارنہٕ خٲطرٕ گٔژھ اَسہِ آسٕنۍ یِہِنٛدِس مکانَس یِہِنٛدِس جایہِ یہِ تِم جاناوَار روزان آسان تَتھ منٛز گٔژھ آسٕنۍ گَرمی تَتھ منٛز چھِ گرمی ہُنٛد اہتمام تھاوُن تَتھ منٛز گوٚژھ یِمَن کھٮ۪ن چٮ۪ن تیُتھُے واتُن تَتھ منٛز گٔژھ نہٕ یِمَن سردی زیادٕ گژھٕنۍ کِہیٖنۍ تٔمۍ سۭتۍ ہیٚکہِ گُپُن بٮ۪مار گٔژھِتھ تِمَن ہیٚکہِ تِم ہٮ۪کَن مٔرِتھ تہِ یِتھَے کٔنۍ گرمی منٛز تہِ چھِ أسۍ خیال تھاوان یِمَن گوٚژھ نہٕ زیادٕ گرم گژھُن کِہیٖنۍ یعنے کہِ یِتھ کٔنۍ اِنسان أکِس پنٛنہِ جایہِ صاف سُتھرٕ چھُ تھاوان اَصٕل پٲٹھۍ واتان چھِ اِتھَے کٔنۍ چھِ أسۍ یِہِنٛدۍ گُپنَن خٲطرٕ یہِ اَکھ یُس یہِ یِمَن خٲطِردٲری کَران چھِ فارمَر چھِ آسان یہِ چھِ پوٗرٕ احتیاط تھاوان میٛٲنِس گُپنَس گٔژھ نہٕ پریشٲنی کُنہِ تہِ طریٖقہٕ واتٕنۍ کِہیٖنۍ